اَگر بہٕ ٹروٕل کَرٕ ہا بہٕ گژھہ ہا سوِزرلینڈ تِکیازِ سوئٹزرلینڈ چھُ یِوان ورلڈس منٛز ماننہٕ سارِوٕے کھۄتہٕ خوٗبصوٗرت جاے وَننہٕ چھُ یِوان اَگر زمیٖنس پٮ۪ٹھ کُنہِ جایہِ جنت چھُ سُہ چھُ یِہوے سوئٹزرلینڈ حالنٛکہِ کٔشیٖر تہِ چھےٚ بَڑٕ خوٗبصوٗرت مگر اَتھ چھِ ہمیٖشہٕ دِوان نمبر دۄیم تہٕ مےٚ چھُ شوق وۄنۍ یُس کٔشیٖر ہٕنٛدۍ کھۄتہٕ خوٗبصوٗرت جاے چھےٚ سۄ تہِ وُچھ ہا بہٕ لِہذا کٔرِتھ اَگر مےٚ اللہ تعالیٰ ہَن پونٛسہٕ سوٗزۍ تہٕ تیٚلہِ کرٕ بہٕ صرُوٗر پَنٕنہِ لایفہِ منٛز اور سٲر بہٕ وُچھِ اَتھ کیٚازِ چھِ جنت ونان یہِ خوٗبصوٗرتی اتِچ وچھٕ ہا بہٕ بیٚیہِ نٔے نٔے لٔکھ تہٕ اتیُک ریٚہن سیٚہن اَتِکۍ لُکھ کِتھ چھِ تُم تہِ چھا کٔشیٖر ہٕنٛدین لُکن ہٕنٛدۍ خوٗبصوٗرت یِمن دِل واریاہ ؤسییح چھ یِم زن میہمان نواز چھِ یوان ماننہٕ تہٕ تہِ تہِ کرٕ ہا بہٕ اَتہِ ویرفے تہٕ بیٚیہِ وُچھ ہا بہٕ یہِ کیٚازِ چھُ یِوان گۄڈٕنِکِس نمبرس پٮ۪ٹھ خوٗبصوٗرت جاے ماننہٕ